وعلیکُم سلام اَسَلام علیکُم آ ٲسۍ چھِ شاہِد

ڈیٹ کیٛاہ اوس تمہِ دۄہ آ بِلکُل بِلکُل تۄہہِ سوٗنایو ییٚتہِ فِراک تُہۍ تُہۍ کیٛاہ تُہۍ تُہۍ چھُو نا تِم ہُم یِم تِم ہاے ویٚیَس پٮ۪ٹھ چھِ روزان آ وُچھ اَسہِ کَرے سُہ مطلب اَسہِ چھُ سوٗمُت سُہ اَصٕل اَسہِ اوس میٚجَرمٮ۪نٛٹ تَمی آیہِ مِلیومُت تۄہہِ ما آسیو میٚجَرمٮ۪نٛٹَس غلطی گٔمٕژ میٚجَرمٮ۪نٛٹَس منٛز

اَکھ اوس تَتھ وَر سُہ اوس کپرٕ اوس نہٕ سُہ اَصٕل کِہیٖنۍ بیٚیہِ اوس نہٕ یُس تۄہہِ میٚجَرمٮ۪منٛٹ اوسُو تۄہہِ سُہ اوس مطلب پرٛانیُک پرٛانیُک آ یہِ چھُ تَتہِ آ سُہ اوس تَمکُے اِسی لیے ما آسہِ اَتھ منٛز آسہِ کیٚنٛہہ غلطی گٔمٕژ تَمی موٗجوٗب آسہِ اَتھ یہِ گوٚمُت آ آ تُہۍ وٲتۍزیو دُکانَس پٮ۪ٹھ فِلحال چھِ اَسہِ تھوڑا کٲم زیادٕ ییٚتہِ اَسہِ چھِنہٕ وٕنۍ ٹایم آسان تیوٗتاہ ییٚتہِ چھِ کٲم زیادٕ ؤنۍ وٲتۍزیو تُہۍ دُکانَس پٮ۪ٹھ اَکہِ دۄیہِ دُہہِ آ ٹھیٖک چھُ پَتہٕ أسۍ وُچھو تٔتی تَتھ کیٛاہ مَسلہٕ چھُ ٹھیٖک چھُ چلو شُکریہ